یُس تہِ کانہہٕ سُٹوڈینٹ یو پی ایس سی خٲطرٕ پرپریشن چھ کران تٔمس چھِ آسان آلموسٹ پرٮ۪تھ کُنہِ سبجٮ۪کٹس پیٹھ نظر تھاونۍ تہٕ ییٚمہِ ساتہٕ سُہ نِوٕز چھُ وٕچھان چاہے سہُ کُنہِ تہِ چینلہِ منٛز وٕچھہِ کُنہِ تہِ لینگویج منٛز وٕچھِ نِوٕز یا کُنہِ تہِ لینگویج پیٹھ ییہِ تہٕ اکثر چھُ تٔمِس نِوٕز ہیلپ کران زِ سہُ چھُ کرنٹ ایفیررس یِمو نِوٕزو پیٹھ حظ گین کران تِکیازِ کرنٹ ایفیررز یُس زن چھُ یہِ چھُ اکھ سیٹھاہ امپٹانٹ رول کران پٕلے یمہِ ساتہٕ اکھ بچہٕ چھُ یو پی ایس سی خٲطرٕ پرپریشن کران یا یو پی ایس سی خٲطرٕ ایگزام خٲطرٕ چھُ سہُ اٮ۪پلے کران تہِ میانہِ خا مےٚ چھُ باسان بہتر چھُ أکِس سُٹوڈیٚنٹس سہُ آسہِ وٕچھان نِوٕز نِوٕزن منٛز چھُ تٔمِس تقریبن کرنٹ افیررس سُورُے اِنکلوٗڈ گژھان